ہیٚلو سلام وعلیکُم سلام یہِ چھُ پرٛوڈَکٹ اکھ آ برٛوٗ بوٗٹ اوس مَطلَب کہِ کَنوَرجی بوٗٹ چھُوا تۅہہِ ایٚویلیبُل جناب آ سیٚوَن ستھ سایز چھُ مےٚ لَگان جِناب اَہَن حظ آ وایِٹ کَلَر آ آ جِناب أکیٛاہ أکیٛاہ بہٕ یمہِ وُنی اَتھ کیٛاہ چھُ پرٛایز زُتوٚوُہ شتھ یے چھُ گَژھان واریاہ درٛۅگ اَتھ کیٛاہ چھِ ییٖژاہ کالٹی تہٕ یہِ چھُ گَژھان درٛۅگ ٹھیٖک أمِس بوٗٹ اوس نِیُن مَطلَب اَتھ کٕم کالٹی چھِ ییٖژاہ کیٛاہ کالٹی چھِ اتھ لیٚدَر چھا کِنہٕ نہَ لیٚدرَس مَنٛزٕ لیٚدرس منٛزٕے مَطلَب وِنٹرس مَنٛز لَگہِ جِناب یہِ گَژھِ ڈِسکاوُنٛٹ آ ٹھیٖک ٹھیٖک جِناب آ اَز چھُ أسۍ واتو أکیٛاہ اَز گَو فرٛاے ڈیٚے سیٹر ڈیٚے واتو یہِ جِناب سیٹر ڈیٚے باہ بجے واتو أسۍ آ جِناب جِناب تۄہہِ کَتٮ۪تھ چھُ یہِ لوکیشَن کَتٮ۪تھ چھِ

او کے او کے جِناب جِناب او کے سلام